اَلسلامُ علیکُم وَ رحمتُہ اللہِ وَبَرکاتہوٗ یا کیٛاہ مےٚ چھِ ناو نصرت یا کیاہ مُشکِلات چھِ یِوان درپیش أکِس اِنسانَس پَن باغ سَجاوان سَجاوان أکِس اِنسانَس چھِ واریاہ کِییر پٮ۪وان کَرٕنۍ اَمہِ پنٕنہِ باغٕچ اَتھ منٛز گَژھِ نہٕ ژھوٚٹھ آسُن کِہیٖنٛۍ تہِ نہٕ تاکہِ یہِ ہیٚکہِ اَتھ بچٲوتھ کیٚمٮ۪و وغیرہو نِش یُس اَتھ نۄقصان چھُ واتناوان واریاہ زیادٕ محنت چھِ اَتھ منٛز پٮ۪وان أمِس چھِ أمِس میٚژ پٮ۪وان وُچھِنۍ گۄڈٕ کَمہِ قٕسمٕچ میٚژ ہیٚکہِ یہِ اِستعمال کٔرِتھ تَمہِ پَتہٕ چھُ أمِس پٮ۪وان وُچھُن کہِ اَتھ میٚژِ منٛز کُس کُس پُلانٛٹ چھُ ہٮ۪کان وۄپدِتھ کُس کُس پُلانٛٹ ہٮ۪کو أسۍ وۄپدٲوِتھ أکِس میٚژِ منٛز ہٮ۪کان نہٕ سٲلِم قٕسمَن ہٕنٛدۍ کُلۍ وۄپدِتھ کِہیٖنٛۍ تہِ نہٕ ییٚمہِ موٗجوٗب یُس یہِ گاڈنِنٛگ کَران آسہِ أمِس چھُ پٮ۪وان وُچھُن گۄڈٕ بیٚیہِ یِمو کھۄتہٕ اَتھ باغَس منٛز یا باغَس أنٛدۍ أنٛدۍ گژھن نہٕ آسٕنۍ گَژھِ نہٕ ژھوٚٹھ وغیرہ آسُن کِہیٖنٛۍ تہِ نہٕ امہِ سۭتۍ چھُ اَتھ واریاہ زیادٕ نۄقصان ہٮ۪کان وٲتِتھ